مےٚ چھُ ونٛدٕ پسنٛد ییٚلہِ ونٛدس منٛز شیٖن چھُ پیٚوان پتہٕ چھِ أسۍ نیران نٮ۪بر پتہٕ چھِ أسۍ آسان شیٖن چٹارۍ چیٚوان پتہٕ ییٚلہِ روٗد شیٖن چھُ پٮ۪وان پتہٕ چھِ أسۍ انان ڈی اٮ۪س اٮ۪ل آر گژھان چھِ شوٗٹس تُلان چھِ أسۍ فوٹو کُنہِ تہِ جایہِ شیٖن چھُ آسان پیٚوان تُلان چھِ بناوان چھِ ویٖڈیو دِوان چھِ شیٖنس پٮ۪ٹھ ڈُلگٕنۍ کران چھِ أسۍ شیٖنہٕ لڑاے واریاہ لڑکہٕ بیٚیہِ ٲسۍ تِم انان اٮ۪کٕس رے کھنٛجہِ پتہٕ تھوان پتہٕ چھِ أسۍ تھوان تِم پٔتۍ کِنۍ پٮ۪نٹس پٔتۍ کِنۍ وچھان چھِ أسۍ کُنہِ جٲے چڑٲے ہِش پتہٕ چھِ أسۍ تتھ چڑایہِ وسان گژھان چھِ اسہِ کھٕر تتٮ۪ن تہٕ وسان چھِ أسۍ چڑایہِ بۄن بۄن تتھ چھِ اسہِ یِوان اصل مزٕ بیٚیہِ چھِ ییٚلہِ شیٖن چھُ گژھان بنٛد پتہٕ چھِ ونان واے خۄدایا بیٚیہِ لگہِ ہا شیٖن اسہِ چھُ شیٖنس یِوان اصل مزٕ گرِ ٲسۍ آسان پھیرن لٲگِتھ کانٛگٕر چھِ أسۍ تپان ییٚلہِ کانٛگرِ چھُ نار مۄکلان شیران چھِ أسۍ کانٛگرِ ژِنہِ ژِنہِ پتہٕ چھِ أسۍ ترٛاوان تتھ نار پٮ۪ٹھٕ چھِس ترٛاوان سوٗرٕ پھٔلۍ تہٕ تھوان چھِ کانٛگر سنٛبھٲلِتھ اژان چھِ بسترس مںٛز کران چھِ کانٛگرِ وُشنیر پتہٕ چھِ تھوان کانٛگر نٮ۪بر ییٚلہِ پتہٕ بیٚیہِ تۭر چھِ لگان پتہٕ چھِ أسۍ کانٛگر تپان ییٚلہِ کانٛگرِ چھُ نار مۄکلان تمہِ پتہٕ چھِ أسۍ ممی یتھ شیر اسہِ بیٚیہِ نار تہٕ مۄکلے ہن بیٚیہِ چھِ أسۍ ونٛدس چیٚوان وُشِنۍ تریش بیٚیہِ چھِ أسۍ ونٛدس ییٚلہِ سب سِیُن چھُ آسان أسۍ چھِ تِمن دۄہن چھِ سبٕزی آسان زیادٕ کینٛہہ أسۍ چھِ رازما دال کھٮ۪وان الہٕ ہچہِ بناوان واریاہ واریاہ چھ تِمن دۄہن آسان ممی تھوٚومُت رٮ۪تہٕ کٲلِس مںٛز ہوٚکھنٲیِتھ ژوٗنٹھ ہچہِ ڈونۍ چھِ أسۍ کھٮ۪وان بادم چھِ أسۍ کھٮ۪وان حٔلوٕ چھِ أسۍ بناوان گرِ گرِ ونٛدس منٛز بیٚیہِ چھُ آسان ونٛدس منٛز الگٕے مزٕ ییٚلہِ شیٖن چھُ آسان پٮ۪ومُت کالہٕ ییٚلہِ پتہٕ صُبحن چھ وتھان تمہِ ساتہٕ چھ آسان تِم ہُہ سیٚون ریمبوز چھِ تِم آسان تِم سٕژن چمکان شیٖنس ییٚلہِ تاپھ ٹٮ۪وٚک چھُ تتھ پٮ۪وان تتھ چھ أسۍ یِوان اصل مزٕ